سانہِ کشیٖرِ منٛز چھِ واریاہ سیلبریشَن مَناونہٕ یِوان خاص کَر یٕم عیٖذ ہٕندۍ سیلبریشَن یمَن پیٹھ چھِ کٲشر لُکھ پانہٕ ؤنۍ عیٖد گاہن پٕیٹھ رَلان تہٕ پانہٕ ؤنۍ مایہِ محبت اکھ أکِس بانٹان امہِ علاوٕ چھِ واریاہ ؤرُس بُزرگن ہٕندۍ یِوان مَناونہٕ یِمن پیٹھ تہِ واریاہ کٔشیٖرِ پانہٕ ؤنۍ رَلان چھِ مِثال مخدُم صٲبُن ورُس چھُ سُلطانُ العارٕفیٖن صٲبُن ؤرُس چھُ اشمایل صٲبُن ؤرُس چھُ واریاہ زِیادٕ یِمن ہُنٛد تِمن عُرسن پیٹھ چھُ مٲلہٕ تہِ لَگن تِمن مٲلن پیٹھ چھِ آسان لگان جوٗلہٕ واریاہ کھٮ۪ن چیٖزٕکۍ اِنتظام آسن کرُن امہِ عَلاوٕ چھِ شِکارہ فیسٹوَل گژھان یتھ اندر تہِ سمان چھِ